اسلامُ علیکُم ڈاکٹر صٲب ٹھیٖک پٲٹھۍ چھُو حظ مےٚ حظ ترٛاومَو تۄہہِ اوٚتٕرٕ تہِ پَنٕنۍ تِم اٮ۪کٕسرے تہٕ بیٚیہِ حظ ترٛاومے سُہ تۄہہ پرٛسکِپشَن اَہَن حظ آ تۄہہِ وُچھوٕ نہَ حظ پانہٕ بہٕ گۄس پوٗلہٕ پٮ۪ٹھٕ حظ پٮ۪وُس بہٕ بہٕ اوسُس کامہِ تہٕ آ پتہٕ حظ گٔے کٲم پتہٕ گٔے مےٚ یہِ تَل کُن بہٕ پٮ۪وُس اَتھ پٮ۪ٹھ پتہٕ گو آس اور جے وی سی تَتہِ حظ کوٚرُکھ مےٚ اَتھ گۄڈٕ ہفتَس پٮ۪ٹھ پَلَستَر پَتہٕ کٔرٕکھ کٲم پتہٕ دوٚپُکھ ہفتہٕ گٔژھِتھ یِیہِ زِ ژٕ بیٚیہِ پتہٕ کوٚرُکھ اَتھ اَصلی پَلَستَر یہِ تھوٚوُکھ ڈوٚڈَس رٮ۪تَس پٮ۪ٹھ شیٚن ہفتَن پٮ۪ٹھ اَہَن حظ آ دوا حظ چھُس بہٕ کھٮ۪وان مےٚ دوٚپ تُہۍ کٔرِو کٲم تُہۍ وُچھِو یِم تہٕ مےٚ دوٚپ اوترٕ وَنیٛاے مےٚ تَتہِ اوس نیٚبرِم ڈاکٹر اَکھ تٔمۍ وَنیٛاے اوترٕ دوٚپُن اَتھ چھِ تھوڑا سٔرجٕری ما یِیہِ اَتھ مےٚ دوٚپ تُہۍ وُچھِو پانٕے یہِ اٮ۪کٕسرٕے وٮ۪کٕسرٕے وۅنۍ تہٕ تُہۍ دِیِو نظر بامبرَنٕچ ما چھِ کیٚنٛہہ ضروٗرت اَہَن حظ آ اَہَن حظ سٔرجٕری کِہیٖنٛۍ کِہیٖنٛۍ ریسٹَس حظ چھُس بہٕ آسان دا آ دا اوترٕ پٮ۪ٹھ نہَ حظ ٲسۍ نہٕ کِہیٖنٛۍ مگر اَز کٔرٕن دَگ تہِ بیٚیہِ چھِ گژھان اَتھ یِمٕے تھپہٕ ہِشہٕ

آ سردی سۭتۍ حظ تہِ حظ چھُ پوٚز اَچھا اَہَن حظ یُس تُہی چھُو اوترٕ تھوٚومُت مگر مےٚ حظ کوٚرُن وۅنۍ میادَس تہِ دود آ آ آ سُہ حظ چھُس کھٮ۪وان

وۅں کیٛاہ حظ کَرٕ چَلانٕے نہَ حظ چھُم نہٕ گرا اوسُس بایَن فون تِم چھِم نہٕ یِوانٕے